اَسلام وَعلیکُم اَسَلام وعلیکُم وَعلیکُم سَلام توصیف صٲب چھِو حظ آ اَسہِ حظ اوس بایسِکٕل اَکھ حظ اوس اَسہِ ہیوٚن آ تۄہہِ کٕمہٕ قٕسٕم حظ چھُو اَتھ بایسِکٕلس منٛز اَچھا یہِ وَن حظ مےٚ یُس یہِ ہیٖروس چھُنہٕ حظ اَتھ منٛز کُس حظ نو اَز آمُت اَچھا سُہ چھَا حظ ریٚسِنٛگ سایکل سُہ چھُ کِنہٕ سُہ چھُ ڈیلی یوٗز خٲطرٕ اَچھا تہٕ یہِ یُس یہِ شاپ چھُ تۄہہِ یہِ کَتھ جایہِ حظ چھُ اَتہِ بہٕ ہٮ۪کہٕ حظ اوٗرۍ اوٗرۍ یِتھ کِنہٕ تُہۍ چھُو ہوم ڈیلؤری تہِ کَران اَچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تہٕ بہٕ حظ ونمو تۄہہِ تیٚلہِ اٮ۪ڈرس پنُن حظ تُہۍ لیٖکھِو حظ اَتہِ تۄہہِ حظ سوٗزِو یَتھ اٮ۪ڈرسس پٮ۪ٹھ لیٖکھِو حظ دِی دِی کوٹ نِیر جامع مسجِد ہاوُس نمبر سِکِسٹی تھرٛی اَہَن حظ آ اَتھ چھِ حظ یہِ چھِ حظ کیش آن ڈیلؤری گَژھان کِنہٕ اَتھ چھِ پٮ۪وان گۄڈنٮ۪تھٕے حظ پیمٮ۪نٛٹہٕ کرُن اَدٕ ٹھیٖک حظ چھُ اگر حظ مےٚ پے اگر نہٕ اِنسانس یہِ پسنٛد تہِ ما یِیہِ آو کیٚنٛہہ چھِ ہٮ۪کن اِنسان رِٹٲرٕن کٔرِتھ ٹھیٖک حظ چھُ شُکریہ شُکریہ اَدٕ حظ اَسلام